بہٕ ہَسا چھُس گژھان لال چوک لال چوک چھِ أسۍ عام طور ہٮ۪وان یِم کِتاب مگر تَتہِ چھِ عام واریاہ تِم کِتاب یِوان درٛۅجہِ پوٚتُس چھِ أسۍ ژھانٛڈان آن لایَن آن لایَن یہِ چھِ آسان سیکَنٛڈ ہینٛڈ کِتاب تہٕ مگر منٛزٕ منٛزٕ چھَنہٕ آسان کِہیٖنٛۍ تَمہِ پَتہٕ ہَسا چھِ أسۍ کَران کٲم أسۍ چھِ عام طور ییٚتی اَسہِ چھِ تَتہِ زٕے سِٹور بُک سِٹور مارکٮ۪ٹَس منٛز تہٕ أسۍ چھِ تٔتی اَنان تہٕ تِم چھِ آسان عام طور چھِنہٕ سَہل سَہل یِم سرۅج کِتاب میلان کِہیٖنٛۍ تَمہِ پَتہٕ چھِ أسۍ گژھان کٲم أسۍ چھِ گژھان فرٛینٛڈسَن نِش تَمنٕے یِم اَسہِ سیٖنیر چھِ آسان تَمنٕے چھِ أسۍ ہٮ۪وان پوٚتُس تِم چیٖپ سیکنٛڈ ہینٛڈ بُکٕس تہٕ تَمہِ کِنۍ چھِ أسۍ گژھان کٲم یہِ چھِ أسۍ تھوڑا سہوٗلیت یِوان نَتہٕ چھِ اَسہِ پٮ۪وان ہُو پٕنٛژٕہ کِلوٗ میٖٹَر گَژھُن پٮ۪وان تِم کِتاب اَننہِ مگر تِم چھِ آسان نَیہِ ایٚویلیبُل سیکَنٛڈ ہینٛڈ آپشن چھِ واریاہ کَم اَسہِ ایٚویلیبُل ییٚتہِ تَوَے ہَسا چھِ أسۍ کَران کٲم اوس یہِ اوس اَسہِ دوس کَران کَنسَلٹہٕ تَمنٕے ہمساے کَنسَلٹہٕ تۄہہِ کَتہِ اَنوٕ کِتابہٕ یِم کَتہِ اَنوٕ کیٛاہ کوٚروٕ